زِ بہٕ چھُس روزان کُپوارہ ڈِسٹِرٛکَس منٛز یُس اَکھ اِنڈیا ہَس منٛز چھِ یِوان کہِ بارڈَر علاقہٕ ڈِسٹِرٛک ییٚمیُک بارڈَر رَلان چھُ پٲکِستانَس سۭتۍ زِ کُپوارہَس منٛز چھِ وارِ مطلب ونٛدَس منٛز واریاہ سردی آسان تہٕ تمہِ دۄہ چھِ ییٚتہِ کورٕ لَگان یَتھ أسۍ چِلَے کَلان موٗسم ونٛدَس منٛز چھِ لَگان ییٚتہِ چِلَے کَلان تمہِ دۄہ چھِ آسان واریاہ سَردی تَتھ سردی منٛز چھِ لَگان کورٕ واریاہ ییٚتہِ کورَس منٛز چھِنہٕ ہیٚکان أسۍ تیوٗت نیٚبَر نیٖرِتھ کیٚنٛہہ زِ سردی چھِ واریاہ آسان ییٚتہِ چھِ پایپَن تانۍ کورٕ لَگان تہٕ روٗڈ تانۍ چھِ کورٕ لَگان کہِ تمہِ پٮ۪ٹھۍ چھِنہٕ ہٮ۪کان پَتہٕ گاڑِ پٔکِتھ کیٚنٛہہ تَمہِ سۭتۍ چھِ گژھان واریاہ مُشکِلات اسہِ ییٚتہِ أسۍ چھِنہٕ ہیٚکان پٔکِتھ کیٚنٛہہ نیٚبَر نیٖرِتھ تیوٗت کیٚنٛہہ کیٚنٛہہ ٹایمہٕ پَتہٕ مےٚ اوٗس مطلب برٛونٛہہ کالہِ آز برٛونٛٹھ زٕ ژوٗر ؤری زٕ زٕ ترٛےٚ ؤری پٮ۪ٹھ روٗد موسم واریاہ ٹھیٖک تہٕ وُنہِ چھِ گرم آسان تہٕ تیوٗت چھِنہٕ آسان ونٛدَس منٛز سردی کیٚنٛہہ رین پَتہٕ چھِ مارچَس منٛز رُدٕ روٗد آسان ییٚتہِ زِ ییٚمہِ سۭتۍ سٲرٕے پھٕلَے خراب چھِ گَژھان یا ڈوٹھ چھِ پیٚوان مارٕچ اَپریلَس منٛز ییٚمہِ دۄہ کُلیٚن پھٕلَے چھِ نیران تہٕ تمہِ دۄہ چھُ ڈوٹھ پیٚوان یا روٗد پیٚوان شُکُر خۄدایَس کُن تیٚلہِ تہِ چھُ آسان پَتہٕ پھل ٹھیٖک ؤہراتَس منٛز چھِ آسان ییٚتہِ واریاہ گرم زِ پَتہٕ چھِ أسۍ کُنہِ جایہِ مطلب واریاہ گرم چھِ آسان تہٕ پَتہٕ چھِ أسۍ چَکرَس گَژھان ؤہراتَس منٛز تاپھ چھِ آسان أسۍ چھِ کِرکَٹ میچ گِنٛدان تہٕ بیٚیہِ چھِ آسان ؤہراتَس پھیران تہٕ سردی چھِ مطلب موسم چھِ آسان ییٚتہِ ٹھیٖک بیٚیہِ چھِ ییٚتہِ ٹوٗرِزٕم واریاہ اصٕل کُپوارہَس منٛز زِ سٲری چھِ یِوان وَہراتَس بنٛگھَس تہٕ کَران چھِ ایٚنجواے تَتہِ یِوان چھِ تِمَن مَزٕ تِمَن ٹوٗرِسٹَن تہٕ دَپان ییٚتہِ چھِ واریاہ موسم اصٕل آٹَمَس منٛز چھُ ساروٕے کھۄتہٕ بہتریٖن موسَم آسان تمہِ دۄہ چھَنہٕ نَہ تیٖژ سردی آسان نَہ تیوٗت گَرم آسان کیٚنٛہہ یہِ مطلب کُلیٚن پٮ۪ٹھ پھَل چھِ آسان تہٕ سُہ چھُ والان تہٕ کَران چھِ پیک تہٕ سوزان چھِ نیٚبَر مال کٕننہِ تمہِ دۄہ چھِ مَزٕ آسان اَمبٕرۍ ژوٗنٛٹھۍ چھِ آسان یِمَن اسہِ مَزٕ چھِ یِوان کھیٚنَس یا والنہٕ یا دٲنہِ چھِ آسان ییٚمہِ سۭتۍ أسۍ سُہ دانہِ لونان چھِ تَتھ آٹمَس منٛز بیٚیہِ چھۄمبان چھِ پَتہٕ چھِ أسۍ سُے ونٛدَس کھیٚوان بیٚیہِ ؤہراتَس امہِ دۄہ چھِ واریاہ مَزٕ أسۍ چھِ پھیٚرَن لاگان تہٕ تہٕ تمہِ سۭتۍ چھِنہٕ اسہِ سردی تیٖژ باسان کیٚنٛہہ زٕ کیٚنٛہہ ٹایمہٕ مطلب زٕ ترٛےٚ زٕ ژوٗر ؤری پَتہٕ بَدلیاو یہِ موسمٕے کٕلایمیٹٕے گوٚو چینٛج تہٕ ییٚتہِ چھِ آسان ونٛدَس وۄنۍ تاپھ تہٕ ؤہراتَس آسان رُدٕ روٗد تہٕ یِیٚمہِ سۭتۍ ؤہراتَس أسۍ کِرکَٹ میچ ٲسۍ گِنٛدان یا کیٚنٛہہ ٲسۍ کَران تہٕ تِمَن دۄہَن چھِ رُدٕ روٗد آسان تہٕ ونٛدٕ چھِ روزان تاپھ ونٛدَس منٛز یُس شیٖن اوٗس پیٚوان تہٕ پَتہٕ ٲسۍ أسۍ تَتھ شیٖنَس منٛز رٕژھ کَران تہٕ بیٚیہِ شیٖن کھیٚوان یا شِنہٕ لَڑٲے کَران تہٕ تمہِ پَتہٕ چھِنہٕ وۄنۍ تیوٗت شیٖناہ پیٚوان کیٚنٛہہ اَگَر شیٖن پیٚوان تہٕ چھِ مطلب سُہ چھِ جلدی گَلان تہٕ تَتھ چھِنہٕ تیوٗت ٹایم وایم نیران کیٚنٛہہ بیٚیہِ چھِ ونٛدَس منٛز بیٚمار پیٚوان تمہِ شِنہٕ سۭتۍ زیادٕ لوٗکھ تہٕ سٲری لوٗکھ چھِ گژھان خۄش تہٕ ییٚتہِ زالان چھِ حَمام تہٕ بیٚیہِ کانٛگٕر یا پھیٚرَن لاگان چھِ ییٚمہِ سۭتۍ ونٛدَس منٛز أسۍ سُہ ڈوٗنہِ چاے چھِ چیٚوان یا سٔتہٕ چاے چھِ چیٚوان یا مَکاے ژۄچہِ سۭتۍ چاے تَمہِ سۭتۍ چھِ أسۍ واریاہ گَرَم روزان اَتھ موسمَس منٛز یِیٚمہِ کٔشیٖر ہُنٛد موسم چھُ واریاہ بہتریٖن تہٕ شُکُر پَروردِگارَس شُکُر خۄداے ٲں پننِس اللہ تعالیٰ ہَس کُن تہِ أسۍ چھِ خۄداین کٔشیٖرِ منٛز پٲدٕ کٔرۍ مٕتۍ